اَسہِ چھُ واریاہ زیٛادٕ اَصٕل اَصٕل چیٖز پَنٕنِس کِچ کِچنَس یَتھ منٛز یہِ رایِٔس کُکَر چھُ فرِٛج وِِج چھُ اوٚوَن چھُ بیٚیہِ چھِ یِم واریاہ زیادٕ مَصالہٕ وَصالہٕ چھِ تھاوان تَتہِ بیٚیہِ یِم گِلاس وِلاس یِم اَسہِ ڈیلی لایِٔفہِ منٛز چھِ أسۍ یوٗز کَران دۄہَے دۅہَے أسۍ تِمو تِم چیٖز چھِ اَسہِ پَنٕنِس کِچنَس منٛز تھٲومٕتۍ یِم أسۍ یوٗز کَران چھِ شُکرِیا